ہیلو اسلام علیکُم تُہۍ چھِو حظ کا ییٚتی کار ڈیٖلَر پٮ۪ٹھ گٲڑۍ اکھ بُک کَرٕنۍ اچھا اچھا ٹھیٖک تۄہہِ کۄس چھےٚ اَتہِ اَصٕل پَہمہ اچھا ٹھیٖک اۭں تِمَن کۭژاہ ریٹ کیٛاہ چھِ گژھان اگر آی ٹٮ۪ن آی ٹٮ۪ن کَرو بُک یۄس تۄہہِ سَڑا سَداہ ماڈَل چھُ اَتھ کۭژاہ یہِ چھِ گژھان اَتھ کوٗتاہ چھُ پَتہٕ یہِ اۭں چھا ٹھیٖک

ٹھیٖک ٹھیٖک چلو ٹھیٖک چھُ تیٚلہِ اَدٕ کیٛاہ تیٚلہِ کَرو أسۍ آی ٹٮ۪ن بُک ہاں ہاں یہِ تھٲیِو تُہۍ بَندٕے تیٚلہِ یِمو أسۍ أسۍ کَرو پَتہٕ کَتھ أتۍتھٕے أسۍ یِمو پگاہ کٲلۍکٮ۪تھ تام یِمو أسۍ چلو ٹھیٖک ٹھیٖک اَدٕ کیٛاہ اۭں